پانٛژَن ہمساین ہُند ناو کیٛاہ سا چھُ فاروق احمد رٲتھر گوٚو اکھ دوٚیِم گوٚو مقصوٗد احمد بٹ تہٕ ترٛیُم گوٚو بٔشیٖر احمد کوکا ژوٗرِم گوٚوعبدُلارٔشیٖد بٹ تہٕ پوژِم گوٚو فَیاض احمد رٲتھر یِم گٔے پانٛژھ ہَمساے سٲنۍ